زَبَردس ہٮ۪لو ہٮ۪لو سلام وعلیکُم ہاں ٹھیٖک تُہۍ چھُو حظ ٹھیٖک دانٮ۪س کیٛاہ آز ریٹَہ پیٹَہ آز آ ضوٚرَتھ حظ اوس دَہ وُہ دَہ وُہ کۄینٛٹَل ٲسۍ ضوٚرَتھ

کَر حظ یِمو أسۍ تیٚلہِ ٹھیٖک حظ چھِ بِہِو حظ خۄدایَس سوال